مےٚ اوس کوٚرمُت می شو پٮ۪ٹھ آرڈر بوٗٹھ بٲیِس خٲطر مےٚ دوٚپ بہٕ کر بٲ میٲنِس بٲیِس اوس بٔرڈے مےٚ دوٚپ بہٕ کر أمِس وَ آرڈر بوٗٹھ وَ کوٚر مےٚ بٲیِس خٲطر بوٗٹھ ییٚلہِ مےٚ سُہ آرڈر کوٚر وَ اوس سُہ اصٕل سُہ اوس ستن ہتن بوٗٹھ کوٚر مےٚ سُہ آرڈر ییٚلہِ سُہ ووت گرٕ تہٕ میٲنۍ بٲے لوگ سُہ تتھ تتھ دراے دَہَے دۄہ تتھ بوٗٹھس تتھ ژیوٚن گۄڈتھی پار دوٚیِم گوٚو تتھ کٲم تتھ اوس آب اَژان ونۍ گٔے نہٕ دَہ دۄہ تہِ نہٕ بوٗٹس بوٗٹس لوٚگ آب اَژنہِ ہوٚتھ پٮ۪ٹھ کیٛاہ اوس تتھ لیٚکتھ ییٚلہِ مےٚ سُہ آرڈر کوٚر دوٚپمُت اوسُکھ مطلب یہِ چھُ لٮ۪درس منٛز پورٕ بوٹھ اتھ اَژِ نہٕ آب کِہیٖنۍ تہِ نہٕ اتھ نہِ اتھ چھِ وے ویرنٛٹی ؤہِر یہِ چھِ اتھ گَژھِ ہُہ اتھ گَژھِ یہِ ییٚلہِ مگر سُہ اوٗن تتھ دراو نہٕ دَہ دۄہ تہِ نہٕ کِہیٖنۍ سِہ چھُ مےٚ مطلب چیٖز اکھ میانِس میانِس میون بوے اوس مےٚ خٲلی وَنان ژے اوٚنُتھ مےٚ بٔرڈے یس پٮ۪ٹھ کِہیٖنۍ تہِ نہٕ آز أنہِ زٮ۪م کیٚنٛہہ مےٚ گٔے ستھ ہتھ رۄپیہِ زایہِ بیٚیہِ مطلب میانِس بٲیِس تہِ گوٚو موڈی خراب دوٚپُن بوٗٹس دراو نہٕ کِہیٖنۍ تہِ نہٕ تتھ ٲس شکلٕے یٲتِس تتھ بوٗٹس ہُتھ کٔنۍ اوس نہٕ سُہ کِہیٖنۍ تہِ نہٕ مےٚ گٔے ستھ ہتھ رۄپیہِ زایہِ بیٚیہِ دپاے مےٚ پت بہٕ کر سٕہ رِٹٲرٕن مطلب ییٚلہِ سُہ ووت مےٚ دوٚپ بہٕ ون ونۍ یِمن تۄہہِ اوسوٕ اتھ تھومُت لٲگِتھ یہِ میون بٲیِس لوٚگ تتھ ییٚلہِ پارٕے ژیوٚن مےٚ دوٚپ بہٕ ون ونۍ یِمن تۄہہِ اوسوٕ تھُ تھومُت وٮ۪رنٛٹی ؤریِچ یہِ ژٮ۪نہٕ کِہیٖنۍ تہِ نہٕ تٕمو تُجٕکھ نہٕ پت کالٕے تور مےٚ کَرٕ تٕمن پانٛژھ شےٚ کال تمو تُجکھٕے نہٕ کال پتہٕ پتہٕ چھِ سٕہ چھِ مےٚ گۄڈنیُک چیٖز اکھ یَتھ مےٚ نگیٹوٗ اٮ۪کٕسپیٖرینٕس چُھ باسان مےٚ اوس بوزمُت تہِ می شوس پٮ۪ٹھ چھِنہٕ چیٖز نیران اصٕل کِہیٖنۍ نن لیکِن مےٚ کَراے توتہِ آرڈر مےٚ دوٚپ بہٕ وٕچھ کیٛاہ آسہِ بیٚیہِ گٔے مےٚ ستھ ہتھ رۄپیہِ زایہِ وَ اگر زٕ ترٛےٚ ہتھ آسن گٔیے کتھ ستھ ہتھ رۄپیہِ گٔے مےٚ تَمہِ دۄہ زایہِ تتھ پٮ۪ٹھ تتھ بوٗٹس پٮ۪ٹھ سُہ چھِ مےٚ مطلب زندگی ہُنٛد اکھ گۄڈنیُک چیٖز یتھ مےٚ نگیٹوٗ اٮ۪کٕسپیٖرینٕس سس بہٕ وَنان مےٚ گٔے تَمہِ دۄہ بٔلۍ پۄنٛسَے زایہِ